یُس مےٚ گۄڈنیُٚک پرٛوڈَکٹ آڈر کوٚر امہِ ویبسایٹہِ پٮ۪ٹھ سُہ اوس واریاہ زیادٕ اَصٕل یُتھُے سُہ پرٛوڈَکٹ یُتھ پرٛوڈَکٹ تِمو دیُٚتمُت اوسُکھ پنٛنہِ ویبسایٹہِ پٮ۪ٹھ سُہ ووت مےٚ بلکل تیُتھُے گَرٕ یُس تَتھ پٮ۪ٹھ تِمو دیُٚتمُت اوسُکھ زِ اَتھ چھِ یِم یِم فیٖچَر تِم تہِ ٲسۍ تَتھ بَرابَر یُتھُے مےٚ سُہ پرٛوڈَکٹ گَرٕ ووت سُہ اوس اَصٕل پٲٹھۍ پیک کٔرِتھ تہٕ ییٚلہِ مےٚ سہ گَرٕ وٲتِتھ پَتہٕ مٕژروو سُہ اوس واریاہ اَصٕل تَتھ منٛز یُتھ مےٚ سُہ ہاونہٕ اوس آمُت سُہ اوس بلکل تیُتھُے تہٕ سُہ اوس واریاہ مضبوٗط تَتھ اوس نہٕ کٕہٕنۍ تہِ ڈِفیکٹ امہِ کِنۍ باسیٛاو مےٚ سُہ پرٛوڈَکٹ واریاہ زیادٕ اَصٕل تہٕ بہٕ دِمہٕ باقیَن لوٗکَن تہِ مَشوَرٕ زِ تِم گژھن ییٚمہِ ویبسایٹہِ پٮ۪ٹھ یہِ پرٛوڈَکٹ آڈَر کَرٕنۍ